سکوٗلَن منٛز یِم زَن اُستاد چھِ تِمَن پَزِ پَرناوُن نَہ کہِ صرِف کِتابَن ہُنٛد علِم کِتابَن نؠبَر تہِ یُس علِم چھُ یۄس زَن دۄہ کھۄتہٕ دۄہ زِنٛدٕگی چینٛج چھِ گژھان یۄس زَن چِینٛج چھِ یِوَان اَکہِ اَکہِ جَنٛریٚشنہِ پؠٹھ بیٚیِس جَنٛریشَنہِ تام اَسہِ چینٛج یِوان اَتھ منٛز کتھ پٲنۍ کَرو أسۍ پَنُن پان فِٹ کِتھ پٲنۍ تھاوو أسۍ اَتھ منٛز پَنُن پان یا یُس زَن نوٚو ٹیٚکنالجی آیہِ اَمیُک یوٗز کِتھ پٲٹھۍ کَرو أسۍ عِلمَس سۭتۍ سۭتۍ چھِ یِمَن باقٕے چیٖز تہِ پَرناوٕنۍ أزِکۍ سکوٗل چھِ مِس کَران یِم چھِ خٲلی اَسہِ کِتاب کِتابَن ہُنٛد علِم پَرناوان کِتاب نؠبر یُس سایِٚنَس ٹیٚکنالجی ہُنٛد پرٛیٚکٹِکَل عِلم چھُ سُہ نہ تَمیُک تَتھ مُتعلِق چھُنہٕ کٕہٕنۍ زانٛکٲری أزِکۍ یِم اُستاد دِوان کِتابن نؠبر تہِ چھِ واریاہ دُنیا پرٛیٚکٹِکَل نالیَج سُہ چھِنہٕ أسۍ یِم اَتہِ سکوٗلَن منٛز حٲصِل ہیٚکان کٔرِتھ کینٛہہ لِہٰذا سانؠن اُستادَن پَزِ کِتابَن نؠبَر نؠبر تہِ عِلم دِیُن شُرؠن